سٲنِس ایریاہَس منٛز ہَسا چھِ زٕ سِم کَمپٔنی چَلان یَتھ منٛز زَن کہِ أکۍمِس نمبرَس پٮ۪ٹھ چھِ اِیَٹَل کَمپٔنی بیٚیہِ کِس نمبرَس پٮ۪ٹھ چھِ جِیو کَمپٔنی ییٚتِکۍ خلق چھِ پرٛٮ۪فر کَران اِیَٹَل کَمپٔنی تِکیٛازِکہِ یہِ سِم ہَسا چھِ أسۍ کَران پرٛوایڈ اِنٹرنٮ۪ٹ سٔروِسٕز یَتھ منٛز زَن کہِ کَم دامَس پٮ۪ٹھ چھِ اَسہِ کَمَن پونٛسَن مںٛز چھِ أسۍ اِنٹرنٮ۪ٹ سٔروِس اَصٕل مِلان ییٚمہِ سۭتۍ زَنہٕ کہِ اَسہِ پرٛابلِم چھِنہٕ گژھان کِہیٖنۍ تہِ دٔیمِس نمبرَس پٮ۪ٹھ چھِ جِیو سِم کَمپٔنی یِتھ زَن کہِ واریاہ کَم چھِ یوٗز کَران تِکیٛازِکہِ یہِ چھےٚ اَسہِ دِوان کَم بیٚنِفٕٹ اِیَٹَل سِمہِ ہِندِ کھۄتہٕ اَوَے چھِ أسۍ سٲری کَران پرٛٮ۪فر آیٹَل سِم کَمپٔنی